آچھا مےٚ ؤنۍ تو آسیَہ تۄہہِ چھُو ہَو خانٛدَر کوٚرمُت ریٖسیٚنٛٹلی مےٚ ؤنۍ تو کہِ کیٛاہ چھُو تۄہہِ باسان یہِ لایِف پَارٹنَر اَکھ اَنٛڈَرسٕٹینٛڈِنٛگ لایِف پَارٹنَر آسُن کوٗتاہ ضروٗری چھُ اَکھ اَنٛڈَرسٕٹینٛڈِنٛگ پَارٹنَر آسُن چھُ واریاہ زیادٕ ضروٗری کیٛازکہِ تَتیٚن چھِ اسہِ مطلب تَمہِ ساتہٕ ییٚلہِ أسۍ أکِس نٔیِس گَھرَس منٛز چھِ گژھان ساروٕے کھۄتہٕ زیادٕ چھُ آسان پَننِسٕے أمِس بٲژَس سۭ پؠٹھ مطلب تَتیٚن ڈِپیٚنٛڈ کہِ تَتیٚن چھِ واریاہ زیادٕ مُشکِلات تہِ یِوان کُنہِ ساتہٕ پیش تَتیٚن چھِنہٕ ہیٚکان بیٚیہِ کٲنٛسہِ تہِ ؤنِتھ کِہیٖنۍ نہٕ سِواے أمسٕے مطلب پننِس ہَسبیٚنڈَس چھِ ہیٚکان ؤنِتھ تَمے موٗجوٗب چھِ واریاہ زیادٕ پانہٕ وٲنۍ گژھہِ آسٕنۍ اَکھ أکِس سۭتۍ اَنٛڈَرسٕٹینٛڈِنٛگ واریاہ زیادٕ اصٕل رَلٕنۍ